سلامُ علیکُم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 شُکُر حظ رۄبَس کُن اَسہِ حظ ٲس اَسہِ حظ ٲسۍ بوٗٹھ نِنۍ اَکھ زٕ بیٚیہِ ٲس چَپنہٕ نِنۍ بَنہِ نا حظ بوٗٹھ چھِ سَپورٹٕس بوٗٹھ چھِ ضروٗرت تہٕ بیٚیہِ چھِ نایکی والٮ۪ن ہٕنٛدۍ بوٗٹھ اَکھ زٕ ضروٗرت أسۍ حظ تُہٕنٛدۍ رگیٛوٗلَر کَسٹٕمَر اَسہِ کیٛاہ گژھِ یِمَن بوٗٹَن سپورٹٕس بوٗٹھ چھِ حظ نِیُن سَپورٹٕس بوٹھ اَکھ کَتھ چھُ نیُن اَہَن حظ بیٚیہِ حظ چھِ نِنۍ یِمَے نایکی والٮ۪ن ہُنٛد اَکھ تہٕ ایرُک أتھۍ چھِنا یِوان سُہ فٔسٹ کاپی سۅے چھِ نِنۍ اَکھ اَہَن حظ تَتھ کیٛاہ حظ گژھِ اَہَن حظ آ اَہَن حظ اَہَن حظ بیٚیہِ حظ چھِ فادرَس کِیُتھ نِنۍ بوٗٹھ اَکھ

ٹھیٖک حظ چھُ أسۍ حظ یِمو پگاہ یِمو اِنشاء اللہ

اَہَن حظ سکوٗل بوٗٹھ سکوٗل بوٗٹھَن چھا اَز ہُوہے

ٹھیٖک حظ تیٚلہِ حظ یِمو أسۍ پگاہ تیٚلہِ حظ کھَارو پَتہٕ اَپٲری سکوٗل بوٗٹھ تہِ حظ اَہَن حظ اَدٕ کے ٹھیٖک حظ چھُ ٹھیٖک حظ اَہَن حظ ٹھیٖک حظ ٹھیٖک حظ چھُ اَہَن حظ ٹھیٖک